ہیٚلو اسلامُ علیکُم اہن حظ ٹھیٖک تُہۍ چھِو حٲز ٹھیٖک پٲٹھۍ اہن حٲز ٹھیٖک سٲری چھِوا بیٚیہِ اتہِ ٹھیٖک سُہ چھِ حظ بِہتھی تُہۍ چھِو حٲز زاہد سٲبٕنۍ مَدر اۭں یہِ اہن حظ خٲری چھ کَڑُن سکوٗل پٮ۪ٹھہ آیا یِم اۭں أمِس اوس تھوڑا تٔہنٛدِس بچس کھوتمُت تَپھ أمی موٗجوٗب کَریٚو اَسہٕ فون اۭں أمِس اوس یہِ تَپھ کھوتمُت تہٕ اَسہِ دوٚپ تُہۍ وٲتِو سکوٗل تام تُہی نیٖہوٗن یہِ ڈاکٹرس نِش اۭں از چھِ نا یِم لَوٚکٕٹۍ شُر یِم جَنٛک فُڑ وَنٛک فُڑ کھیٚوان یِمن چھُ اَمی سۭتۍ بِزٲتی گَژھان یہِ اۭں بیٚیہِ نہٕ ترٛیش تہِ خاص چیٚوان کِہنۍ بَس یِمے کُرکُرےٛ وُرکُرےٛ گَژھِ آسٕنۍ یِمن بیٚیِہ چھِنہٕ یِم مانان تہِ از ؤنۍ اگر گَرِکۍ تھوڑا سٔنہُوٚکۍ ؤنٛہُوٚکۍ یہِ دیٖہُکۍ نہٕ کھیٚنہٕ ویٚنہٕ کیٚنٛہہ امہِ بدل دیٖہُکۍ ٹھوٗلا کیلا ویلا دَچھہ پاوا وَچھہ پاوا کالہٕ بیٚیہِ دۄد پھیورا کالہٕ اۭں تمِہ سۭتۍ گَژھن یِم ٹھیٖک بیٚیہِ یہِ بیٚیہِ گژھ آسٕنۍ یہِ وُشِنۍ تریش تہِ یہِ حظ چھِ تریش تہِ مٔکٕر اورٕ آسان یِمن نَلکن ولکن یہِ گٔژھ آسٕنۍ پاکنٲوِتھ اۭں بیٚیہِ چھِ یہِ تھوڑا یَتھ میتھس تہِ کمزور بیٚیہِ ساینَسس گَرِ اوسُس تھوڑا نظرا وظرا دِوَان پران وران کِیُتھ چھُ اوا اوا اوٕ یِتھہ کٔنۍ چھُ بیٚیہِ شُرِس روزان دباو وباو ییٛلہِ ٹیوٗشَن تہِ اوس ہورٕ تہِ اوس پَتہٕ چھُ پرنٕۍ اۭں بس ہُمَن ہہ چھُ توتہِ ٹھیٖک بس یِمن میتھس تہٕ ساینسَس چھُس تھوڑا کمزوری پہن اوٕ اوٕ بیٚیہِ چھُ تِتھ پٲٹھۍ چَسکہٕ تہِ بَڑان ییٛلہِ ہورٕ یورٕ وُچھ شُر وُر پَتہٕ یِتھ پٲٹھۍ ہُتہِ گَژھان اۭں گَرِ تہِ گوژھ وَنُن گَرِ تہِ مول موج کالچن اوا اوا اۭں ؤنۍ کَرےٚ یِم موٗجوٗب فون اَسہٕ دَپیو تُہۍ یِیِو یوتام سَکوٗلس پٮ۪ٹھ تہٕ تُہۍ نِیہٛونۍ یہِ یہِ نِیہٛونۍ تُہۍ ڈاکٹرس نِش اوا وٲتیو تُہۍ سکوٗلس پٮ۪ٹھ تہٕ اوا تُہۍ یِیو سکوٗلس پٮ۪ٹھ تُلِو بِہِو خۄدایس حوال تُہ